بہٕ چھٮ۪س نہٕ زیادٕ یہِ ایڈِٹ کَران فوٹوٗوَن کِہیٖنۍ تہٕ کیٛازِکہِ بہٕ چھٮ۪س خۄش گژھان اگر مےٚ پَنٕنۍ فوٹوٗ ہُتھَے پٲٹھۍ آسن ایڈِٹِںٛگ وَرٲیی تہٕ مےٚ چھِ خۄش گژھان تِتھَے پٲٹھۍ یُس قۄدرٔتی طور یۄس اِنسانَس شَکٕل چھِ یۄس مےٚ شَکٕل چھِ پَنٕنۍ قۄدرٔتی مےٚ چھِ خۄش گژھان تِتھَے پٲٹھۍ کَرُن مےٚ چھُ باسان اگر بہٕ ایڈِٹ کَرٕ مےٚ چھُ باسان اگر وۄنۍ یہِ رُت تہِ چھُ باسان یہِ چھِ توتہِ فیک یہِ چھُنہٕ ٹھیٖک کینٛہہ پھِر بھی کُنہِ ساتہٕ چھِ شوق خٲطرٕ اِنسانَس باسان وٕچھو ایڈِٹ کٔرِتھ کیُٚتھ ہیوٗ یی یہِ تَمہِ خٲطرٕ چھٮ۪س بہٕ یوٗز کَران فوٹوٗ ایڈِٹَر تہٕ تَتھ منٛز چھُ مےٚ باسان زَبَردَست حِساب چھُ ییٚمہِ خٲ ییٚمہِ خٲطرٕ اِنسان کوٗشِش چھُ کَران تہٕ تِتھُے ہیوٗ اِمیج چھِ تَمِچ یِوان یۄس تہِ اِنسان کوٗشِش کَرِ تَمِچ اِمیج چھِ تِژھٕے بَنان تہٕ فوٹوٗ ایڈِٹَر چھِ واریاہ اَصٕل ایٚپلِکیشَن یا یِتھ پٲٹھۍ تہِ چھِ یِم کیمراہَس منٛز تہِ چھِ ایڈِٹِنٛگ یِوان کَرنہٕ یُس پَنُن کیمرا چھُ آسان مےٚ چھِ ایم آے یُک نوٹ سِکِس پرٛو فون اَتھ منٛز تہِ چھِ یِوان اَصٕل ایڈِٹِنٛگ کَرنہٕ پنٛنِس سافٹہٕ وِیَرَس منٛز مگر بہٕ چھٮ۪س نہٕ کَران زیادٕ ایڈِٹِنٛگ کِہیٖنۍ تہٕ پھِر بھی اگر کُنہِ ساتہٕ پے ضٔروٗرت تَمہِ خٲطرٕ چھٮ۪س بہٕ فوٹو ایڈِٹَر کَران یوٗز